یِم تہِ سٲنۍ پیرنٛٹ چھِ گریٚنٛڈ پیرنٛٹ چھِ یِمَن چھِ واریاہ اَصل تعلیٖم ملے مٕژ ییٚلہِ یِم لۄکٕٹ چھِ ٲسۍ مٕتۍ آز چھِ یِم واریاہ اَصل یِم چھِ کَران مُلٲزمَت چھِ کَران واریاہ اَصل چھِ